ہیٚلو سلام علیکُم وعلیکُم سَلام آ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اَسہِ حظ اوس جاب کوٚروٕ نوکری خٲطرٕ تُہۍ حظ شاید فیس بُکَس دیُتمُت اَسہِ حظ لٔج نہٕ پَیی تہٕ وۅنۍ کَر کٔرِو بیٚیہِ

اَچھا اَچھا